اَگر أسۍ کَتھ کَرَو یِتھ کٔنٮ۪تھ زِ میون پرٛٮ۪زنٛٹَس منٛز یعنی کہِ یُس ؤنۍکٮ۪نُک دور چھِ چلان اَتھ منٛز کُس چھُ مےٚ روٗحانی ٹیٖچَر یعنی کہِ اُستاد کُس چھُ مےٚ بہٕ ہٮ۪کہٕ پَنُن ؤنِتھ زِ مےٚ چھُ پَنُن روٗحانی اُستاد پَنُن بوے تِکیٛازِ مےٚ کیٛازِ چھُ پَنُن بوے باسان تٔمِس چھِ واریاہ اَتھ مُتعلِق نالیج چھِ تٔمِس یعنی کہِ سُہ چھُ زانان روٗحانِیَس مُتعلق زِ ٹھیٖک کیٛاہ چھُ غلط کیٛاہ چھُ تہٕ ییٚلہِ سُہ پانہٕ چھُ گۄڈٕ مطلب اَتھ پٮ۪ٹھ عمل کران زِ غلط چھُ کیٛاہ ٹھیٖک کیٛاہ چھُ گوٚو تَمہِ پتہٕ ہٮ۪کہِ سُہ باقِیَن تہِ سَمجٲیِتھ گوٚو کُنہِ ٹایمَس منٛز وَنَو یِتھ کٔنٮ۪تھ زِ بہٕ تہِ ٲسٕس کُنہِ ٹایمہٕ غلط کران مِثال کے طور پر پَرنَسٕے متعلق یا گَرٕکٮ۪ن کامٮ۪ن متعلِق ٲسٕس بہٕ مطلب غلط چھُ گژھان گوٚو اِنسان چھُ گوٚو اِنسانَس ہٮ۪کہِ غلطی گٔژھِتھ گوٚو پتہٕ سَمجٲوٕس بہٕ بٲے زِ یہِ پَزِ نہٕ کَرُن کِہیٖنۍ نہٕ تِکیٛازِ اَسہِ چھُ ہمیشہ آسان کَرُن یہِ زِ اَسہِ چھِ اللہ تعالیٰ ہَس کُنَتھ بُتھ آسان کَرُن یعنی کہ رِجوٗع چھِ اَسہِ کَرُن نماز چھِ اَسہِ پَرٕنۍ روزٕ چھِ اَسہِ دَرُن گوٚو لاسٹَس پٮ۪ٹھ چھُ اِنسانَس آسان زندگی موت یعنی کہِ أمِس اِنسانَس چھُ آسان مَرُن گوٚو یہِ مَرُن چھُنہٕ أسۍ یاد تھاوان اِنسان کِہیٖنۍ نہٕ گوٚو یہِ یاد تھاونہٕ خٲطرٕ کیٛاہ کوٚر اَسہِ کٲم زِ مےٚ سَمجٲوٕس پَنٛنٕۍ رِیَل برٛٮ۪درَن یعنی کہِ رِیَل بٲے یُس مےٚ بَیہِ چھُ گوٚو تٔمۍ سَمجٲونَس بہٕ زِ اَسہِ پَزِ نہٕ غلط کَرُن کِہیٖنۍ نہٕ تاکہِ یۄس یہِ سٲنۍ زندگی چھےٚ یہِ گژھِ اَسہِ اَصٕل پٲٹھۍ یعنی کہ یہِ گُزرِ اَسہِ ٹھیٖک ٹھاک ہمیشہ روزَو اِنسان خۄش گوٚو پَنُن پان تہِ خۄش تھاونہٕ خٲطرٕ کیٛاہ پَزِ اَسہِ کَرُن اَکھ پَزِ اَسہِ تِمَن کامٮ۪ن پٮ۪ٹھ پانہٕ عمل کَرٕنۍ گوٚو تٔمۍ پتہٕ ییٚلہِ أسۍ پانہٕ عمل کَرَو تَتھ پٮ۪ٹھ زِ روٗحانیَس پٮ۪ٹھ مطلب اَسہِ کیٛاہ پَزِ کَرُن گوٚو تیٚمۍ پتہٕ ہٮ۪کَو أسۍ باقِیَن تہِ ؤنِتھ یِتھٕے کٔنٮ۪تھ وَنَو وَنہٕ بہٕ زِ میون یُس بوے چھُ سُہ اوس گۄڈٕ پانہٕ عمل کران نا کہِ گۄڈٕ اوس باقِیَن کَرٕناوان گوٚو ییٚلہِ مےٚ وُچھ زِ اَصٕل کیٛاہ چھُ تہٕ خراب کیٛاہ چھُ تہٕ میون بوے ہہ چھِ اَسہِ پٮ۪ٹھ اَصٕل دَرٕس دِوان تٔمِس ہہ چھِ واریاہ مطلب نالیج چھِ تٔمِس تٲلیٖم چھِ تٔمِس واریاہ کیٚنہہ گوٚو تٔمۍ پتہٕ ووٚن تٔمۍ مےٚ تہِ تہٕ مےٚ تہِ کٔر تَتھ پٮ۪ٹھ عمل تاکہِ یۄس میٛٲنۍ یہِ زندگی چھِ یہِ گُزرِ اَصٕل پٲٹھۍ گوٚو یہِ گژھِ نہٕ مےٚ خراب کِہیٖنۍ تِنہٕ